اسَلامُ علیکُم کریٖم ریسٹورنٛٹ چھُو حظ مےٚ حظ بوٗزِ تُہنٛد ریسٹورَنٹ چھِ واریاہ نٲمی مےٚ حظ مےٚ حظ اوس ضوٚررت مےٚ حظ چھِ پگہہ بیٚنہِ کیٛچ مطلب پیالَس ترٛاوُن تہٕ مےٚ ٲس پہ مےٚ ٲسۍ ضوٚرَتھ سَداہ پَلیٹ مطلب فُل وازوان تَتھ منٛز گوٚژھ آسُن رِستہٕ تہِ یکھٕنۍ تہِ کَباب تہِ روغَن جوش تہِ کۄکَر مطلب کۄکر زٕ زٕ بیٚیہِ حظ کٔرۍ زیو کٲم سُہ تھٲے زیو نہٕ تَتھ تَتھ ترٛٲۍ زیو نہٕ تیٖتھ مطلب مصالہٕ کٔرۍ زیو سُہ مصالہٕ کٔرۍ زہوس واریاہ کَم تَتھ ترٛٲے زِ وارِیاہ مصالہٕ کَم بیٚیہِ بَنٲے زیٚو سُہ واریاہ ٹیسٹی اَسہِ یِنۍ لٲزِم دار پٔژھۍ تہٕ وارِ مطلب تُم بہٕ گٔژھٕس مطلب ییٚلہِ بہٕ کھٮ۪مہٕ بہٕ گٔژھٕس مطلب باقیَن تہِ وَنُن نہ اَتٮ۪ن نِیِیو یہِ یِم یِم آیٹَم نِیو اَتٮ۪ن بیٚیہِ کٔرِو بیٚیہِ حظ یِن مےٚ نٮ۪برِم نٮ۪برِم پٮ۪ٹھٕے مےٚ یِنۍ گٮ۪شٹ یِم پٔژھۍ تِمَن خٲطرٕ کٔرۍ زیٚو کٲم فرایڈ رایس بَنٲے زیو تُہۍ دَہ پَلیٹ تِمن تہِ کٔرۍ زیو نہٕ سپایسی بَنٲے زیو نہٕ کینٛہہ بیٚیہِ کٔرۍ زیو کٲم نوٗن کَم سپایسی نہٕ کیٚنٛہہ تیوٗت ژیٚٹِنۍ ژیٚٹِنۍ ویٚٹِنۍ بَنٲے زیو مطلب یہِ مطلب وازوانَس چھُ لگان سورُے اَیٹَم کٔرۍ زیٚو یہِ بیٚیہِ کٔر مطلب یِم سا ساری آیٹَم کٔرۍ زیٚو ایڈ اَتھ منٛز بیٚیہِ کٔرۍ زیٚو کٲم سَلاتُک سَلاد بَنٲے زیو اَصٕل پٲٹھۍ بیٚیہِ کٔرۍ زیٚو کٲم مطلب یہِ یہِ وۄنۍ وازوانَس منٛز چھِ بَنان تہِ کٔرۍ زیٚو سورُے اَتھ منٛز اٮ۪ڈ پیک کٔرۍ زیٚو پیکِنٛگ کٔرۍ زیٚو آ پیکِنٛگ دوران تھٲے زیو یاد پیکِنٛگ گٔژھس آسٕنۍ تِتھ پٲٹھۍ تَتھ گوٚژھ نہٕ پیوٚن رَس وَس پَتھر کینٛہہ یِم یِن نؠبرٕ پؠٹھ مہمان أڑۍ چھِ بَناوان سُہ فرٛایڈ رایِس ترٛاوان رَس ہُہ یہِ تہِ کٔرۍ زیو نہٕ تہِ کٔرۍ زیٚو نہٕ مطلب اَتھ منٛز کینٛہہ خۄشِک تھٲے زیو بیٚیہِ کٔرۍ زیٚو کٲم مۄ واریاہ واریاہ خۄشِک تھٲے زیو ٹایِم بیٚیہِ ؤنِو ٹایم بہٕ کَرٕ یِمہٕ بیٚیہِ کہ مان ژٕ ٹایم ؤنِو کَر کٔرِو تُہۍ ڈیٚلوَر یا یہِ تَمے حِسابہٕ وَنہو بہٕ یہِ اَسہِ چھِ اَسہِ یِن پَگاہ شیٚے بَجے مہمان پانٛژھ بَجہِ گٔژھِ آسٕنۍ ییٚتہِ مطلب ڈیٚلوَر کوٚرمُت بہٕ دِمہو تۄہہِ پَنُن ایٚڈرس أتھۍ مطلب أتھۍ نمبرَس پٮ۪ٹھ تھٲے أتھۍ یَتھ وَٹساپَس پٮ۪ٹھ کَرو بہٕ سٮ۪نڈ ایڈرَس تٔتھۍ مطلب تھٲے زیو تہٕ سُے کٔرۍ زیٚو تُہۍ سہ یہِ سٮ۪نٛڈ فیٖس کوٗتاہ چھُ کٔرۍ زیٚو مگر ڈا اَتھ چھِ زٕ مطلب اَکھ چھُ ڈار محلہ بیٛاکھ چھُ وانی مُحلہ ڈار محلَس منٛز ترٛٲے زیٚو تُہۍ نیبر خٔدمَت سنٹَر چھُ سُہ بِل تہِ کٔرۍ زیٚو ایڈ پتہٕ دِمہٕ بہٕ ییٚتی پَنٕنۍ پونٛسہٕ سٲری اگرے وازوان اوس اَصٕل تہٕ بہٕ کَرٕ باقِیَن تہِ مطلب اٮ۪ڈرَس یہِ تُہُنٛد رٮسٹورَنٹ